بہٕ چھَس شہرٕ پٮ۪ٹھِ جوٚم تانۍ بَسہِ مَنٛز گٔمٕژ پیٚسنجَر بَسہِ مَنٛز پیٚسنجَر بَسہِ مَنٛز چھُ آسان اکھ ڈرایوَر کَنڈَکٹَر بیٚیہِ چھُ آسان تتھ مَنٛز سیٖٹس لیڈیٖز سیٖٹس چھِ الگ آسان تہٕ میٚنز سیٖٹس چھِ الگ آسان بیٚیہِ چھِ تتھ مَنٛز آسان لیڈیٖز سیٖٹ میٚنز سیٖٹس چھِ آسان الگ یا تھَف کَرنہٕ خٲطرٕ چھ آسان اکھ پلاسٹِک پلاسٹِک تھَفو یمہِ سۭتۍ أسۍ تھَف چھِ کران تہٕ میانہِ حِسابہ چھ کَمفٲٹیبٕل بَس امہ حَساب زِ یَہے تَتھ مَنٛز چھِ واریاہ لُکھ آسان تہٕ بیٚیہِ چھِ تھوڑا کَمفٲٹیبٕل آسان تہٕ تمے موٗجوٗب